اَسہِ حظ ٲسۍ غُربَتھ واریاہ اَسہِ چھِ غُربتَس منٛز مطلب پوٚرمُت اَسہِ أسۍ پرنٲو مٲلۍ ماجہِ غُربتَس منٛز اَسہِ اوس خام جاے گۄڈٕ ٲس پوٚختہٕ جاے سۄ دٔز پتہٕ ٲس خام جاے پَتہٕ گُزٲرۍ اَسہِ تَتھ منٛز دَہ باہ ؤری پَتہٕ بَنٲوو اَسہِ نٔو جاے واریاہ واریاہ زیادٕ غُربَتھ اَسہِ مےٚ چھِ موزوٗر کٔرمٕژ دۄن دۄن ٲسۍ موزوٗرۍ گژھان پَتہٕ ٲسۍ سوے کِراے بوشناوَان أکِس ہَفتَس اَسہِ ٲسہِ ٲسۍ واریاہ واریاہ زیادٕ غُربَتھ ٲس اَسہِ پَتہٕ ٲسۍ أسۍ ماتامال پَلو وَلو اَنَان یا بَدَل کینٛہہ اوس آسان کینٛہہ اوس فیسٹِوَل آسان بوٚڑ دوس کانٛہہ تہِ آسان پَتہٕ ٲسۍ اَسہِ ماتامالٕے واتان کَران سورُے کینٛہہ ٲسۍ تِمے کَران اَسہِ چھُ شکوٗر گُزار پںٕنِس مالِس ماجہِ کُن یِمو أسۍ پَتہٕ مطلب غُربتَس منٛز پَرنٲو غُربتَس منٛز کوٚرُکھ ییٚتہِ تہِ کینٛہہ ژھانڑان أسۍ تہِ ٲس آسان مویَثر وۄنۍ الحمدُلِلحہ رۄبُل عِزتَس کُن وۄنۍ لٔگۍ أسۍ مُلٲزِم تہِ وۄنۍ چھَس بہٕ بہٕ جاب تہِ کَران آز وۄنۍ چھُنہٕ اَسہِ ہٮ۪وٗ کٔہیٖنۍ پَتہٕ چھُ اِنسانَس واتان وقت وقت وٲتِتھ چھُ پَتہٕ مطلب یہِ چھُ دَپان یوٚت تاپھ توت شُہُل سُہ تہِ اوس وقت تہٕ اَسہِ ہیوٗ اوس نہٕ کٕہٕنۍ سُہ تہِ اوس وقت اَسہِ ہیوٗ پھٔکیٖر تہِ اوس نہٕ کٲنٛسہِ سُہ تہِ چھُ وقت وٕنکیٚن چھُ شُکُر رۄبَس کُن اَسہِ ہیٚوٗ چھُنہٕ کٕہٕنۍ غُربَس منٛز تہِ پوٚرُس شُکرانہٕ آز تہِ چھُ شُکران پَران کیازکہِ یُس سُہ رۄب چھُ کَران تہِ چھُنہٕ کَران کٔہیٖنۍ رۄب سٕنٛدؠن اَتھَن منٛز چھُ ہرکیٚن چیٖز یُس سُہ رۄب پرٛانؠن ہٕنٛز کَتھ چھُ یوٚت تاپھ توت چھُ شہل تہِ تِتھٕے پٮ۪ٹھن یِتھ کٲٹھۍ مطلب أسۍ غریٖبی تہِ دِژٕ رۄبَن أمیٖری تہِ دِژَن أمیٖری نِیَن غریٖبی دِژٕنۍ غریٖبی نِیَن تہٕ امیٖر دِژَن آز چھُ ماشاءاللہ اَسہِ سُہ چھُنہٕ کٔہیٖنۍ تہِ بَس